اکھ جنؤری زٕ ساس تہٕ ترٛواہ پانژھ میے زٕ ساس تہٕ شُراہ ژور اکتوبَر زٕ ساس ژور پانژھ میے زٕ ساس تہٕ کُنہٕ وُہ